آ ٹھیٖک پٲٹھۍ

آ بِلکُل اَہَن حظ اَہَن حظ ٹھیٖکھٕے چھُس تیٖل چھُنہٕ مےٚ بِلکُل کہیٖنٛۍ کھیٚون کِنہٕ کانٛہہ تیٖل دارا چھُ یِوان ماز ہیٚکا بہٕ کھیٚتھ یہِ گٲڈ ہیٚکہٕ نا بہٕ کھیٚتھ بیٚیہِ کیٚنٛہہ پرہیزٕ اَہَن حظ ٹھیٖک کیٚنٛہہ چھُنہٕ پرواے اَہَن حظ ٹھیٖک چھُ اَدٕ حظ بس یِتُے اوس اَدٕ حظ سلام علیکُم